اَسہِ حظ کَریٚو تُہنٛدِ ایٚپ پٮ۪ٹھ میٖشَو ایٚپ پٮ۪ٹھ کَریٚو اسہِ ہینٛڈ واش آرڈَر گۄڈٕ حظ ہٲیوٕ تۄہہِ اسہِ امکۍ اصٕل ویڈیو یہِ چھُ اصٕل پرٛوڈکٹ امہِ سۭتۍ چھِ ہینٛڈ وینٛڈ یُس یہِ فَٹُن وَٹُن یہِ چھُ گژھان دوٗر یِم ریشِز ویشِز یِم چھِ گژھان دوٗر مگر ییٚمہِ ساتہٕ نہ اَسہِ پَتہٕ یہِ آرڈَر کوٚر اَسہِ حظ کوٚر یہِ یوٗز پَنٛنہِ یِمَن اَتھَن پٮ۪ٹھ مگر امہِ سۭتۍ ہسا گٔے اسہِ واریاہ پرابلِم یُس ہسا یہِ سون سِکِن اوس یہِ ہسا گوٚو خراب مگر گۄڈٕ ہٲیوٕ تۄہہِ اَسہِ واریاہ ویڈیو کہِ یہِ ہسا چھُ واریاہ زبردَست یہِ ہسا چھُ یہِ یِم ریشِز ویشِز فَٹُن وَٹُن دوٗر کران یہِ ہسا چھِ اَتھٕ واریاہ صاف کَران امہِ سۭتۍ ہسا چھِ اَتھٕ سُموٗتھ گژھان نَرمان ہسا چھِ اَتھٕ مگر ییٚمہِ ساتہٕ یہِ ایٚپلے کوٚر اسہِ امہِ سۭتۍ آو نہٕ اَسہِ کٕہٕنۍ تہِ نہٕ فٲیِدٕ اَسہِ ٲس نہٕ اُمید کہِ اَسہِ میٚلہِ یُتھ پرٛوڈکٹ اسہِ اوس یہِ دۄیِم پرٛوڈکٹ کَریٚو اسہِ یہِ آرڈَر مگر یہِ اوس نہٕ تیوٗت اصٕل کیٚنٛہہ